بہٕ ہَسا چھُس یَژھان بَہار کِس موسمَس منٛز ٹرٛاوٕل کَرُن تِکیٛازِ اَتھ موسم اَتھ سیٖزنَس منٛز ہَسا چھِ آسان سَبزارٕے سَبزار پوش چھِ ہَسا چھِ آسان کھِلے مٕتۍ یا بیٚیہِ گرٛیٖنری چھِ آسان پٮ۪ر پرٛٮ۪تھ کُنہِ دِنۍ چھِ آسان ہریٲلی تہٕ تَوے کِنۍ ہَسا چھُس بہٕ کَران یہِ پرٛٮ۪فَر یُہے سپرِنٛگ سیٖزَن یا اَتھ چھِ وَنان بَہارُک موسَم